نگیٹِو ایٚکٕسپیٖریَنٕس چھِ اَمہِ فونٕچ امہِ پروڈَکٹٕچ یہِ کہِ أسۍ چھِ واریاہ ٹایم یوٗز کَرَان واریاہَن ٹایم واریاہَس ٹایمَس یوٗز یہِ فون تہٕ اَسہِ چھِ ٹایم ویسٹہٕ گژھان دویِم چیٖز چھِ أسۍ یہِ مطلب ایجوکیشَن پرنہٕ بَجاے فون چَلاوان گیمہٕ گِنٛدان تَمہِ سۭتۍ چھِ أسۍ ٹایم ویسٹہٕ گژھان پٕلس چھِ اَمیکۍ ڈِس ایڈوانٹیجٕز یہِ کہِ واریاہس ٹایمَس فون یوٗز کرنہٕ سۭتۍ چھِ آے پرابلِم گژھان أچھَن گژھان پرٛابلِم تَمہِ سۭتۍ تہٕ یا اگر أسۍ یہِ ایٚکسٮ۪س آف ایٚکسٮ۪س یوٗز کرو موبایل فونٕچ تہٕ تمہِ سۭتۍ چھِ أسۍ گژھان مینٹل ڈس آڈر تہِ چھُ گژھان فِزِکٔلی چھِ أسۍ گژھان ویٖک تہٕ مینٹلی چھِ أسۍ گژھان اؠگزاسٹ تہٕ تَمِکۍ نٔتیٖج چھُ یہِ نیرَان کہِ أسۍ چھِنہٕ باقٕے کامہِ ہؠکان کٔرِتھ کینٛہہ تہٕ دٔویِم چیٖز چھُ یہِ کہِ أسۍ چھِ یہِ فون یوٗز کرنہٕ موٗجوٗب آ ایٚکسیس آف مٔنی آ یوٗز کران تہٕ تَپٲرۍ تہِ چھِ أسۍ لاس گژھان اَمہِ علاوٕ چھُ گژھِ گژھن مطلب یہِ اۭں بَچن فون دِنہٕ سۭتۍ چھُ گژھان تِمن پرابلِم تہٕ سلیٖپ چھِ گژھان کَم نیٖند نِندٕر چھِ یِوَان کَم اَمہِ سۭتۍ کیٛازِ اگر أسۍ کالچن لیٹ نایٹ تانۍ فون یوٗز کَرو تہٕ نندٕر واریاہ کَم تہٕ بیٚیہِ چھُ گژھان أسۍ مطلب اگر أسۍ باقٕے کٲم آسہِ کانٛہہ سُہ کٲم چھِ أسۍ گژھان مطلب أتھی ڈراپ تہٕ أسۍ چھِ فون کران یوٗز أسۍ چھِ گیمہٕ گنٛدن فونس پؠٹھ أسۍ چھِ ٹایم ویسٹ کران فونس پؠٹھ اَسہِ چھِ ہیلتھس پؠٹھ اثر واتان أچھن چھِ پرابلم گژھان تہٕ اتھ چھِ واریاہ نگیٹِو واریاہ نگیٹِو ایٚکٕسپیٖرینٕس ییٚمہِ فونٕچ یۄس مےٚ کٔرمٕژ چھِ دٔویِم چیٖز چھِ وٕنکؠنَس اِنٹرنیٹس پؠٹھ چھِ یۄس بہٲیی عام چھِ تہٕ وٕنکؠن چھِ پرؠتھ کُنہِ جایہِ مطلب آنلاین چھُ پرؠتھ کُنہِ جایہِ وٕنکؠس غلط یا أسۍ وَنو نیوٗڈٹی چھِ عام یا بے ہیٲیہِ چھِ عام تہٕ وٕنکؠن چھِ أسۍ یِمن فونو ذریعہِ چھِ أسۍ وٕنکیٚس جنت تہِ اَتھس کیٚتھ تہٕ جہنَم تہِ اَتھس کیتھ تہٕ اَسہِ پزن یِم فون کَرٕنۍ صحیح طٔریٖقہٕ اِستعمال تاکہِ اَسہِ وَتہِ فٲیدٕ اَدروایز چھِ اَمِکۍ ڈِس ایڈوانٹیجٕز تہٕ اَمِچ نگیٹِو ایٚکٕسپیٖرینسز چھِ سۄ چھِ یہٕے کہِ اِنسان چھُ ٹایم کَرَان ویسٹ اِنسانَس چھُ اں امہِ سۭتۍ چھُ ماحول گژھان خراب کیٛازِ سورُے چھُ وٕنکؠن فونس منٛزٕے اؠویلیبٕل تہٕ انسان چھُ واریاہو رنٛگو انسان گژھان مُتٲثر یِمو چیٖزو سۭتۍ تہٕ سٲنۍ کوٗشِش چھِ یِہٕے کہِ یہِ فون گژھِ یُن اَصٕل طریٖقہٕ اِستعمال کَرنہٕ بیٚیہِ چھُ بیاکھ چیٖز کہِ اۭں وٕنکیٚن چھِ أسۍ مطلب پرؠتھ کٲنٛسہِ ییٚتہِ سٹین ٹچ پوٗرٕ دُنیاہَس منٛز تہٕ تِم چھِ امِکۍ فٲیدٕ مگر نۄقصانات تہِ چھِ امِکۍ واریاہ تہٕ اَسہِ پَزن یِم یہِ فون پَزِ اَسہِ کرُن یوٗز صحیح طٔریٖقو تاکہِ اَسہِ واتہِ فٲیدٕ نۄقصان واتن نہٕ زیادٕ کینٛہہ تھینٛکوٗ